وعلیکُم سلام اسلام علیکُم اَہَن حظ فرمٲیِو تۄہہِ کَرٕ پٮ۪ٹھ چھو کٲم لاگٕنۍ حظ اَہن حظ یہِ چھُ پوٚز مگر أسۍ چھِ یَتھ رٮ۪تَس أسۍ صحیح آوُر نہَ حظ سۅے چھُ پوٚز أسۍ حظ گٔے تُہٕنٛدۍ نوکر مگر بہٕ چھُس أسۍ چھِ یَتھ رٮ۪تَس صحیح آوُر أسۍ چھِ بیٚیِس مکان وۅنۍ ما ہٮ۪کہون سُہ ترٛٲوِتھ یَلہٕ تۄہہِ یِمو کامہِ تۄہہِ تُہۍ کٔرِو کٲم حظ اَسہِ لگن ییٚتہِ لگ بگ دَہ باہ دۄہ تہٕ أسۍ یِمو تۄہہِ لگ بگ پَنٛداہہِ دۄیہِ حظ تیٛوٗت چھا ٹھیٖک ؤلِو أسۍ کَرو پَنٕنہِ جایہِ کوٗشِش مۄکلایے جلدی کیٚنٛہہ چھُنہٕ پَرواے تُہۍ کَتہِ چھُو روزان حظ دوٚپ ژٕ تُہۍ چھِو سانے سایڈٕ کیٚنٛہہ نہَ حظ چھُ پَرواے أسۍ یِمو اَہَن حظ کیٚنٛہہ نہَ حظ چھُ پَرواے أسۍ یِمو مگر اَسہِ لَگن دَہ پنٛداہ دۄہ ییٚتہِ أسۍ یِمو اِنشاء اللہ پانَے کیٚنٛہہ چھُنہٕ پَرواے نہَ حظ کیٚنٛہہ چھُنہٕ سُہ رَٹو أسۍ أتی تہٕ کیٚنٛہہ چھُنہٕ پَرواے البتاہ أسۍ یِمو نہٕ ٹھیکَس پٮ۪ٹھ کیٚنٛہہ أسۍ یِمو دۄہ حِساب کِینٛہہ چھُنہٕ بیٚیہِ چھُ بَتہٕ چاے چھُ تُہنٛدُے ٹھیٖک حظ چھُ أسۍ کَرو تَمہِ دۄہ فون یا کٔرۍزیٚو تُہی فون اگر نہٕ أسۍ یاد روٗد أسۍ کَرو کوٗشِش تہٕ أسۍ مَکلاو نہَ سۅے چھُ پوٚز وۄنۍ ییٚمِس نِش تہِ چھِنا یورٕ مجبوٗری أسۍ چھِ یہِ کہِ وُنکٮ۪س پَشیٚس پٮ۪ٹھٕے أسۍ چھِ نہَ حظ نہَ دۄکھٕ گژھِ نہٕ کیٚنٛہہ اَدٕ سا اسلامُ علیکُم